اہَن یا اَہن حظ بِلکُل پَلو کُنہِ ساتہٕ کُنہِ جایہِ برٛوٗنٛٹھِم پَلو ٲسۍ لگان شوٗب دار أزِکۍ چھِ کوٹ پینٹ لاگان تِمو چھُکھ پھیرن مٔشروومُت کوٹھ پینٹہٕ یا چھ واریاہ قٔسمٕچ چینج چھِ آمٕژ برونٹھ ٲسۍ لاگان پُلہور آز چھِ لاگان چیپٔلۍ لیدر بوٗٹھ تِم تہِ کروکٔس والین ۂندۍ واریاہ واریاہ قٔسمٕکۍ لیدر بوٗٹھ چھِ آز لاگان یا کُنہِ جایہِ برٛوٗنٛٹھِم سُہ برٛوٗنٛٹھِم لوٗکھ ٲسۍ لاگان برٛوٗنٛٹھِم ٲسۍ لاگان پھیرن ٲسۍ لاگان یِم سُہ قمیٖض یَزار ٲسۍ لاگان یا کھۄرن ٲسۍ پُلہور لاگان ٹوٗپۍ ٲسۍ لاگان دَستار ٲسۍ لاگان یا ٲسۍ برونٹھ ریش تھاوان برٛوٗنٛٹھِم ٲسۍ پریفر کران گرُک غزا تُم بَتہٕ چاے وغیرہ وغیرہ اَخراجات أزِکۍ چھِ پریفر کران پیٖزا یا أزِکۍ لٔڑکہٕ چھِ لگان کوٹ پینٹ شٲٹ پینٹہٕ بوٗٹھ سوکس الگ الگ اوٚکیجنن پٮ۪ٹھ الگ الگ مطلب الگ الگ تہوارن پٮ۪ٹھ الگ الگ قٔسمٕکۍ سوکٔس مطلب کہِ اِنسان گژھِ کُنہِ پارٹی منٛز پارٹی وِیر خاندرن منٛز شٲٹ پینٹ کوٹ پینٹ بوٗٹھ ہُہ بلیک کرٛہنہِ رنگُک بوٗٹھ جمبری برونٹھِم لوٗکھ ٲسۍ کھٮ۪وان بروٗنٹھِم لوٗکھ ٲسۍ کھٮ۪وان بَتہٕ أزِکۍ چھِ کھٮ۪وان پیٖزا بٔرگر سینڈوِچ شورما اِٹیلِین پاستا وغیرہ وغیرہ بہٕ چُھس پریفر کران شٲٹ پینٹ بوٗٹھ بِلیک سِنیٖکرے یَتھ وَنو یا چھُس بہٕ پریفر کران لوٗز فِٹ کٔلوتھ کُنہِ تہِ اَصٕل جان کَمپٔنی ہِندۍ